اِنڈیاہَس منٛز چھِ عیٖد دِوالی یِوان زیادٕ مَناونہٕ تِم چھِ سَیٚل تِم چھِ أسۍ خوشی خوشی سَیٚلِبَرٛیٚٹ کَران تمہِ دۄہ چھِ أسۍ کٲم کَران تَمہِ دۄہ چھِ أسۍ ییٚلہِ عیٖد چھِ آسان تمہِ دۄہ چھِ أسۍ أکِس اکھ سُنٛد گرٕ گژھان تَتہِ چھِ أسۍ اکھ دِوَان عیٖدِیَان تِہنٛدؠن گَرِکؠن شُرؠن بیٚیہِ چھِ أسۍ کینٛہہ مِٹھٲے نِوان سۭتۍ تِم تہِ چھِ پَتہٕ سون گرٕ یِوَان تِم تہِ چھِ عیٖدِیان دِوَان تَمہِ دۄہ چھِ أسۍ بیٚیہِ کٲم کَرَان تَمہِ دۄہ چھِ أسۍ رٕتۍ رٕتۍ سِنۍ رَنَان یَکھٕنۍ چھِ رَنَان وازوَان چھِ أسۍ سٲری رَنَان زیادٕ تر چھِ کٔشیٖرِ منٛز سانہِ کٔشیٖرِ منٛز چھِ عیٖد یِوان زیادٕ مَناونہٕ ہول اِنڈِیاہَس منٛز چھِ زیادٕ دِوالی دَسَیرا عیٖد یِوَان مَناونہٕ عیٖد چھِ زٕ یِوَان بٔڑ عیٖد تہٕ لَکٕٹ عیٖد بَجہِ عیٖز لۄکچہِ عیٖز دۄہ چھِ أسۍ أکِس اکھ سُنٛد گرٕ گژھان تہٕ عیٖد خرٕچ نِوان بَجہِ عیٖذ دۄہ چھِ أسۍ أکِس اکھ سُنٛد گرٕ گژھان اَکھ چھِ أسۍ قۄربان مازٕ تَمہِ دۄہ نِوان بیٚیہِ چھِ أسۍ عیٖذ خرٕچ تہِ دِوان أکِس اکھ دِوالی چھِ دِوالی تہِ چھِ مَناوَان دِوالی دۄہ چھِ پٹاکے جلاوَان زالَان بیٚیہِ چھِ أسۍ کٲم کران أسۍ چھِ تمہِ دۄہ واریاہ مٔستی کران